السلام علیکُم ہوٹل جہانگیٖر پٮ۪ٹھ چھُو حظ اٮ۪کچُلی اوس مےٚ یہِ حظ کَمرٕ اکھ زٕ ضٔروٗرت حظ مےٚ کٲلۍکٮ۪تھ ضوٚرَتھ آز کُس اَز اوس دَہ تٲریٖخ بِلکُل نہ نہ بِلکُل اہن حظ تُرٛوہٲیمہِ پٮ۪ٹھ چھِ مےٚ زٕ کَمرٕ حظ ضوٚرَتھ بِلکُل ژور پٮ۪ٹھ شےٚ سَداہ اَرداہ تام حظ ہَفتہٕ مٲنِو حظ شےٚ سَتھ دۄہ لَگن اَہن حظ آ بِلکُل أسۍ چھِ زٕ نَفر حظ کیٚنہہ چھُنہٕ ٹھیٖک اچھا اور اچھا اچھا اچھا ٹھیٖک أسۍ حظ وٲتۍ لوکل مےٚ دوٚپ تھوڑا کَنسیشَن گژھِ ہے کیٚنہہ ٹھیٖک تُہۍ ؤنۍتو یہِ حظ اٮ۪ڈرٮ۪س ؤنۍتو اَسہِ پرٛاپَر کوٚتَتھ چھِ اَسہِ واتُن اچھا اچھا اچھا یُس فٕلے اوٚورَس نِشی چھُ یُس روڈ یَپٲرۍ اَندر چھُ گژھان ہاسپِٹل اٮ۪س اٮ۪م اٮ۪چ اٮ۪س ہاسپِٹل اچھا اچھا اچھا ٹھیٖک اچھا اَتہِ کیٛاہ چھِ یہِ مِلان فیسَلٹیٖز ویسَلٹیٖز کیٛاہ آسَن اَتہِ کھٮ۪ن چٮ۪ن یا باقٕے اچھا اچھا ٹھیٖک آز چھُ تھوڑا گرمی ہُنٛد موسَم اے سی وغیرہ چھُو اٮ۪ویلیبٕل چلو واے فاے تہِ چھُ ٹھیٖک ٹھیٖک حظ چلو سَر شُکرِیہ ٹھیٖک حظ چھُ اَدٕ حظ السلام علیکُم